کٲشِرٮ۪ن ہسا چھےٚ اکھ میٖٹھ زَبان اکھ مٔدٕر زَبان ییٚمہِ سۭتۍ ہسا کٲشِر چھےٚ پَنُن ایواڈ زینان یہِ کیاہ سا چھِ سۄ لینگویج ییٚمہِ سۭتۍ خَلَق تیٖتۍ برونہہ چھِ پَکان تِیٖتۍ برونہہ چھِ پکان یہِ سا چھُ پَنُن لینگویج آسان ییٚمہِ سۭتۍ ہسا چھُ یہِ ہسا چھِ سۄ لینگویج ییٚمہِ سۭتۍ کٲشِر پَنُن وۄتھُن بِہُن ماحول چھُ کانہہ تہِ چیٖز چھُ آسان سُہ ہسا چھُ تَمہِ سۭتۍ زینان اونر ایواڈٔس زینان اَسہِ ہسا چھُ پَنُن کَلچر کٲشُر کَلچر یہِ ہسا چھُ تیُتھ کَلچر ییٚمہِ سۭتۍ اِنسان ہیٚکہِ پنن ہُند وۄتھُن بِہُن ماحول ہیٚکہِ پَکنٲوِتھ گٔنزرٲوِتھ اَتھ اَسُن بِہُن اَتھ منٛز ہسا ہیٚکہِ سُہ سٲلِم کانہہ چیٖز پَکناوِتھ کٔرِتھ بیٚیہِ بِہِتھ تہِ کھٮ۪ن چیوٚن کٲشِر لینگویج چھےٚ سۄ بَنہِ نہٕ بیٚیہِ کُنی جایہِ یہِ سا چھےٚ سۄ لینگویج ییٚمہِ سۭتۍ اِنسان ہٮ۪کہِ تیوٗت ؤتِتھ بِہِتھ پٔکِتھ یوٗتاہ برونہہ پٔکِتھ یہِ یوٗتاہ اِنسانَس یوٗتاہ اِنسان ییٚژھِ تیوٗت ہیٚکہِ آب برونہہ پٔکِتھ کٲشِر لینگویج سۭتۍ باقی نہٕ بیٚیہِ ہسا چھِ کٲشِر لینگویج سۄ لینگویج ییٚمہِ سۭتۍ اِنسان ہیٚکہِ پروپَرلی پَنٕنۍ زِندگی گُزٲرِتھ اَگر ہسا کٲشِر لینگویج تِژھ تہِ آسہِ یہِ ہسا چھِ پروپَرلی تَمہِ آیہِ پَکان ییٚمہِ آیہِ اَسہِ وۄتھُن بِہُن ہیٚچھناوِ یِتھ پٲٹھۍ زِندگی ہٮ۪چھناوان چھِ وۄتھُن بِہُن یہِ سا چھِ سۄ لینگویج ییٚمہِ سۭتۍ اِنسان پَنُن ایواڈٔس چھِ ایواڈٔس چھِ زینان کانہہ تہِ چیٖز چھُ آسان سُہ ہسا چھِ زینان اَمہِ لینگویج سۭتۍ کٲشِر لینگویج چھےٚ سۄ لینگویج ییٚمہِ سۭتۍ اِنسان زینان چھُ کانہہ تہِ کانہہ تہِ کَلچر چھِ ہٮ۪کان بَدلٲوِتھ کٲشِر لینگویج چھےٚ اَمہِ سۭتۍ نسا چھُنہٕ یہِ کٲنسہِ تہِ دِکَت وٲژمٕژ کانہہ پَریشٲنی چھےٚ نہٕ گژھان اَسہِ یہِ کٲشُر لینگویج کرنہٕ سۭتۍ کٲشِر لینگویج چھِ سۄ اکھ لینگویج یُس ہسا ؤنکیٚنَس پوٗرٕ اِنڈیاہَس منٛز سُہ اکھ لینگویج ییٚمہِ سۭتۍ یُس اِنسانَس ہُنر چھُ بَناوان اکھ دَم دار اِنسان چھُ بَنان کٲشُر لینگویج سۭتۍ باقی باقی کَنٹرِین منٛز ہسا چھِ لینگویج بہٕ نسا چھُس نہٕ اَنان کٲشِرِس بَرابر کانہہ لنگویجے یہِ ہسا چھِ کٲشِر لُکھ ہسا چھِ تیٖتۍ تیُتھ کٲشُر کران یُتھ نہٕ باقین چھُ تَگان کٲشُر کرُن کِہینۍ یہِ ہسا چھِ سۄ لینگویج یہِ ہسا چھِ اَصٕل لینگویج ییٚمِس أمِس سۭتۍ ہسا چھُ اِنسان ہٮ۪کان وۄتھِتھ بِہِتھ آرام سان پٔکِتھ وۄتھُن بِہُن اَسُن گِندُن اَمہِ سۭتۍ چھُ ماے محبت اَسہِ بَڑان یہِ کٲشُر کرنہٕ سۭتۍ کٲشِر لُکھ ہسا چھِ پَنٕنۍ لینگویج تیٖژ پَسند کران تِم ہسا چھِنہٕ ہٮ۪کان باقی لینگویج پریفر کٔرِتھ کِہینۍ یہِ تہِ ہسا ییٚمہِ سۭتۍ خَلق برونہہ آسہٕ ہن پَکان یہِ ہسا چھِ سۄ لینگویج اکھ ییٚمہِ سۭتۍ اِنسان دَم دار چھُ بَنان ووتھُن بِہُن ماحول چھُ فِٹ بَنان کٲشُر کٲشِر ہسا چھِ پَسند کران یہِ لینگویج اَسہِ ہسا چھِ برونہہ کالہٕ تہِ ٲسمٕژ یِژھ لینگویج یُس ؤنۍ کینَس چھِ ییٚمہِ سۭتۍ ہسا چھِ برونہہ خَلاق تہِ چھِ ٲسمٕتۍ برونہہ زَبردست کٲشُر کران ؤنکینس تہِ سُے چھِ أسۍ برونہہ پَکناوان ؤنکیٚنَس چھِ اَسہِ کٲشرین پرانین ہنز دٔلیل بوزان کٲشِر دٔلیل تَمہِ سۭتۍ ہسا چھِ أسۍ کٲشُر ہیٚچھان زَبردست کَرُن کٲشِر لینگویج چھُ اکھ سۄ لینگویج ییٚمہِ سۭتۍ أسۍ ہیٚچھان چھ کیٚنہہ کَرُن کیٚنہہ تہِ ٲسۍ تن کانہہ تہِ مَسلہٕ ٲسۍ تن اَسہِ ہسا ہٮ۪کو کٲشرِس کٲشِر لنگویجَس منٛز جَواب دِتھ کٲشِر چھِ اکھ سُہ لینگویج یُس نہٕ عام نَفرَس تَگہِ کَرٕنۍ کیٚنہہ یَتھ منٔز چھِ تِتھۍ وٲڑ تہِ یِوان ٹَف یِم نہٕ یِمَو سۭتۍ اِنسان یِمو سۭتۍ بٔڑۍ بٔڑۍ پرفیسَر پٲٹھۍ چھِ اِنجیٖٖنٲرٕس چھِ گژھان بٔڑۍ بٔڑۍ ڈاکٹٲرٕس چھِ گژھان پَریشان یِم وٲڑے آے تہٕ آے کَتہِ